وعلیکُم السَلام اہن حظ اۭں ؤنِو آ کیٚنٛہہ نہ حظ چھُنہٕ بہٕ حظ سُوَو ڈِزایِن دار چھُو حظ سُوُن اَدٕ کیٛاہ ٹھیٖک حظ چھُ تُہۍ حظ أنۍزیو ژٔنٛدٕر وارِ دۄہ اَدٕ حظ السلام علیکُم